بارتٕچ فِلمہٕ تہٕ میوٗزِک چھُ بَڑٕ بہتریٖن دُنیاہَس منٛز چھِ ونکیٚس ساروٕے کھۄتہٕ زیادٕ یہِ بوزنہٕ یِوان فِلمہٕ وچھنہٕ یِوان بَڑٕ زبردست بہتریٖن اندازَس منٛز چھِ یِم یہِ فنکار ادا کَران مےٚ چھِ پانَس تِم موٗوی پَسنٛد یَتھ منٛز زَن کینٛہہ سٹوری آسہِ اِنسانَس مُتاثر کَرنہٕ خٲطرٕ یا سیٖریٖز آسن تِم یِمو سۭتۍ اِنسانَس کانٛہہ خاص اِنفارمیشَن میلہِ مےٚ ساروے کھۄتہٕ فیورِٹ ایٚکٹر شاہاروخ خان یُس زن بَڑٕ تھٲیِتھ چھُ ونکٮٚس بالی وُڈس منٛز ہیٖرٲن چھِ مےٚ پَسنٛد کیٹریٖنا کیف یۄس زَن بَڑٕ بہتریٖن ہیٖرٲن چھِ سانٛگ چھِ مےٚ پَسنٛد میری سپنق رانی سُہ چھُ بَڑٕ بہتریٖن سانٛگ تَتھ بوزن ہر سات بوزنَس چھُ بَڑٕ لُطف یَِن تَتھ چھُ بَڑٕ ادازٕ سان مَزٕ یِوون ییٚمہِ ساتہٕ تہِ أسۍ سُہ بوزان چھِ تَتھ کمہِ وِزِ بوزو کییاہ بوزو تَتھ تیٚلہِ تہِ مَزٕ یِوان کانٛہہ تہِ موٗڈ ٲسۍ تَن تمہِ سۭتۍ چھِ موڈ ٹھیٖک گژھان فیورِٹ سِنگَر چھُ میون عطف اَسلم بَڑٕ میٖٹھ آوا آسہِ تٔمِس یدہِ وَن زٕ پاکِٲستانُک چھُ مگر تٔمۍ سٕنٛز آواز سۭتۍ چھِ أسۍ سخ مُتٲثر بَڑٕ زبردس بہتریٖن آواز تٔمۍ سٕنٛز یِم یِم تہِ پٲتھ آسان چھِ تم چھِ بَڑٕ بہتریٖن تہٕ خۄش مِزاج آسان